بہٕ چھَس واریاہ خۄش گَژھان ییٚلہِ بہٕ وٕچھان چھَس کہِ وارِ مَنٛز چھِ یۄس مےٚ سَبزی وۄپدٲومٕژ چھِ سۄ چھِ آمٕژ تمہِ سۭتۍ چھُ مےٚ دِلَس سکوٗن مِلان بہٕ چھَس اَصل موٹِویٹ گَژھان کہِ بیٚیہِ بیٚیہِ وۄبداو بہٕ اِنسانَس چھُ دِل خۄش گَژھان کیازِ کہِ وارِ مَنٛز کٲم کَران کَران چھِ واریاہ محنَت لَگان تاپھ چھُ آسان تاپَس مَنٛز چھُ ٲرَکھ وَسان اِنسانَس چَکَر تہِ چھُ مَنٛزٕ یِوان مَگَر اَصل پٲٹھۍ چھِ أسۍ سَبزی وۄبداوان بہٕ چھَس تمہِ سۭتۍ واریاہ خۄش گَژھان بہٕ چھَس وَنان بہٕ وۄبداوٕ بیٚیہِ بیٚیہِ سَبزی امہِ سۭتۍ اِسلیے چاہے پوش رُو بہٕ تِم یِن اَصل یا سَبزی وۄبداوو سۄ یی اَصل اکھ چھِ أسۍ کھیٚوان تہِ یُتھے گَرِکۍ بٲژ پَنٕنۍ سَبزی چھِ کھیٚوان اِنسان چھُ واریاہ زیادٕ خۄش گَژھان صحتہٕ یاب چھُ روزان تہٕ بیٚیہِ چھُ ییٚکیاہ یہِ سکوٗن مِلان کہ گَرِکۍ تہِ گٔے خۄش پانَس چھُ سکوٗن مِلان کہِ محنَت کھٔژ بَٹھِ